ہیٚلو اسلام علیکُم تُہۍ چھُو حظ یہِ گیس ویس ترٛاوان حظ اَسہِ حظ اوس گیس سِلٮ۪نٛڈَر اوس اَسہِ ضروٗرت تُہۍ کٔژِ بَجہِ یِیِو صُبَحن ٹھیٖک حظ چھُ جناب چلو جناب شُکریہ